آ کیٛاہ وَنان اسہِ چھِ گاو تہٕ تٔمۍ سُنٛد یہِ چھِ کیٛاہ وَنان فارمَرَس چھِ فیس پیٚوان کَرُن گٲو ہُنٛد مطلب دھیان پیٚوان تھاوُن کیٛازِکہِ ٲں گاو ما گژھہِ یَلہٕ ویٚلہٕ تہٕ ٲں تِم ما واتناوَن پانہٕ وٲنۍ ٲں پانہٕ وٲنۍ اَکھ أکِس نۄقصان تہٕ بیٚیہِ چھِ پیٚوان تھاوُن فارمَرَس دھیان کہِ پھٲسۍ ما لَگہِ ٲں گُپنَس رَزِ تھاوُن پیٚوان دھیان مَطلَب شُرٛک ما گژھہِ تہٕ تَتھ تہِ پیٚوان تھاوُن دھیان تہٕ بیٚیہِ چھِ مطلب ییٚلہِ بہٕ اوٗرۍ چھُس آسان پانہٕ تہٕ یِم کیٛاہ وَنان گاوَن میانیٚن چھِ تھاوان دھیان مطلب میٛٲنۍ گَھرِکۍ مطلب نانۍ چھِ موج چھِ تہٕ تِم چھِ تھاوان دھیان آ بیٚیہِ چھِ اسہِ گوٚمُت یہِ مطلب واقع مطلب اِنسِڈٖٚنٛٹ گوٚمُت ٲں أکِس مطلب گٲو سۭتۍ تٔمِس اوٗس ٲں دوٗد تہٕ ٲں تٔمِس کوٚر اسہِ علاج تہِ مگر ٲں اسہِ آیہِ نہٕ تٔمِس فَرَق کِہیٖنۍ تہٕ سۄ موے پَتہٕ ٲں اسہِ گوٚو واریاہ پَتہٕ مطلب اَفسوٗس مَطلَب